پَنُن أنٛدۍ پوٚک پَنُن ماحول صاف کَرُن تھاونہٕ خٲطرٕ چھُ واریاہ کینٛہہ چیٖز یِم مےٚ باسان چھِ نہ ضٔروٗری اَکھ چھُ ڈٮ۪سٹٕبِن یِم آسان چھِ ژھۄٹہِ ہِنٛدۍ خٲطرٕ گانَن ہِنٛدۍ خٲطرٕ استعمال کَرٕنۍ ضٔروٗری ڈٮ۪سٹٕبِن چھُ گَرَس منٛز تھاوُن ضٔروٗری گَرَس أنٛدۍ پٔکۍ چھِنہٕ دیُن آب واب خاص جمع گژھنہٕ کِہیٖنۍ تہِ ژھۄٹھ چھِنہٕ ترٛاوٕنۍ گانٛد چھَنہٕ ترٛاوٕنۍ گُپنَن ہُنٛد یہِ گُہہ وُہہ چھُ آسان یہِ گژھِ نہٕ گژھُن گَرَس أنٛدۍ پٔکۍ جمع موم جام گژھن نہٕ آسٕنۍ یِم چھِ یا أسۍ چھِ اکثر کَران کٲم یِم موم جام ووم جام زالان آنٛگنَس منٛز گَرَس أنٛدۍ پٔکۍ سُہ چھُ غلط تَمہِ سۭتۍ چھُ موسمٕچ خرٲبی گژھان ہَوہٕچ آلوٗدگی گژھان اِتھَے پٲٹھۍ چھُ اَسہِ یہِ کیٛاہ چھِس وَنان یِم گَرَس منٛز کاکَد آسن کینٛہہ آسن یِم چھِ پانَس أنٛدۍ پٔکۍ ترٛاوان سُہ تہِ چھُ غلط یا آب چھِ نیران ژھۄٹھ چھِ نیران گَرٕ منٛز تَمہِ خٲطرٕ گژھِ بوٚڑ پَہَن کھۄڈ بَناوُن تَتھ منٛز ژھٕنۍ سۄ بنوو آرگٔنِک اَصٕل پٲٹھۍ کھاد سُے کھاد گژھِ پَگاہ استعمال پںٛںٮ۪ن باغ بٔغیٖچَن منٛز یِتھَے پٲٹھۍ چھُ باقٕے باقٕے طریٖق